بہٕ ہسا گوٚوس اکہِ دۄہ پننِس دوستس نِش دعوتہِ پٮ۪ٹھ پَتہٕ ہسا ٲسۍ أسۍ تٔمِس نِش بِہتھ تہٕ تٔمۍ ہسا دوٚپ ولہٕ ییٚتہِ گٔیے تنٛگ ہیٖ تہٕ أسۍ گژھو باغس کُن تیٖتِس کالس نہ ہسا ٲسۍ مےٚ پاے کینٛہہ یہِ باغ کیٛاہ گوٚو مےٚ دوٚپ ولہٕ بہٕ تہِ ؤچھِ آز یہِ باغ گوٚو کیٛاہ پتہٕ ییٚلہِ ہسا بہٕ تٔمۍ پانس سۭتۍ نِوُس أمۍ ہسا ہٲۍ مےٚ قٕسمہٕ پتہٕ قٕسمہٕ پھل پنٕنِس باغس منٛز مےٚ ووٚن پتہٕ تٔمِس یہِ کِتھ پٲٹھۍ کیٛاہ کر کوٚرُتھ ژےٚ یہِ سٹارٹ یہِ کِتھ پٲٹھۍ کوٚرُتھ ژےٚ سٹارٹ یہِ کِتھ پٲٹھۍ بنوٚوُتھ ژےٚ یہِ باغ اَتھ کیٛاہ کیٛاہ کوٚرُتھ ژےٚ مےٚ ون ژےٚ یہِ سورُے تٔمۍ ہسا ووٚن مےٚ گۄڈٕ ہسا أنۍ مےٚ کُلۍ سمبولُمس زٔمیٖن گۄڈٕ پتہٕ أنم کُلۍ درٛیٖنٹھۍ مس کُلۍ پتہٕ ہسا ترٲے مےٚ اَتھ پاے ونٛد پاے ونٛد تراونہٕ پتہٕ ہسا کٔرمےٚ اتھ دیکھ بال اتھ ہسا دِتۍ مےٚ دوا اَتھ ہسا ترٲے مےٚ کھاد گگرو نِش بچووُم کیٚمیو نِش بچووُم تہٕ ادٕ ہسا بنٛیو یہِ یتھ کمالس آز ہسا چھُ مےٚ یہِ یوٗتاہ پھل دِوان مےٚ دوٚپُس بہٕ ہٮ۪کا یہِ کٔرِتھ تٔمۍ دوٚپ آ کینٛہہ نہٕ پرواے ییٚلہِ ژےٚ یُتھ زٔمیٖن آسہِ ژےٚ ہٮ۪ککھ یہِ اصٕل پٲٹھٮ۪ن کٔرِتھ بہٕ ہسا ووتُس گرٕ واپس مےٚ ہسا سمبول زٔمیٖن مےٚ ہسا درٛٲنٛٹھۍ کُلۍ تِتھٕے پٲٹھٮ۪ن مےٚ ہسا ترٲے تِمن پاے وَنٛد تہٕ تمہِ پتہٕ ہسا کوٚر مےٚ تِمن سپرے اصٕل پٲٹھٮ۪ن کھاد تراے مکھ دیکھ بال کٔرمکھ گَگر وگَگرو نِش بچووُم تہٕ زٕ ترٛےٚ ؤری باد ییٚلہِ گٔیے تٔمۍ لوگ مےٚ پھل دیُن تٔمۍ ہسا لٔگۍ مےٚ ہسا ٲسۍ دِتۍ مٕتۍ ژوٗنٛٹھۍ کُلۍ پتہٕ ہسا دِتۍ تٔمۍ مےٚ ژوٗنٛٹھۍ تِم ژوٗنٛٹھۍ ہسا نیٖی مےٚ پتہٕ نزدیٖکی مٔنٛڑی تہٕ تٔمۍ تمہِ پتہٕ ہسا آیہِ مےٚ کی کینٛہہ پۄنٛسہٕ تِم پۄنٛسہٕ تہِ ہسا لٔگۍ مےٚ أتھۍ باغس امہِ سۭتۍ ہسا میلیو مےٚ واریاہ فٲیدٕ تہٕ تَمہِ پتہٕ ہسا بڑیو مےٚ واریاہ شوق امہِ باغُک